ہر کُنہِ سیٖزنَس چھُ پَنُن پَنُن مَزٕ أسۍ نِمو ونٛدٕچ مِثال ونٛدس منٛز چھِ واریاہ تۭر آسان ییٚلہِ تتھ منٛز کُنہِ دۄہ تاپھ چھُ کران انسان چھُ نیران نَژنہِ واریاہ مَزٕ چھُ یِوان یاں چھِ أسۍ نار زالان بیٚہوان تٔتھۍ أنٛدۍ أنٛدۍ کھؠوان کینٛہہ مکٲے وکٲے تتھ چھِ واریاہ مَزٕ لگان بیٚیہِ ہسا ییٚتہِ سکوٗلن منٛز منٛز اسہِ چھِ گژھان سَمر وَکیشَن أسۍ ہسا چھِ گژھان پنُن ماتامال گُزارَان چھِ أسۍ تِم دۄہ تٔتی اَسہِ چھِ تَتہِ واریاہ مزٕ لگان پننؠن گرینٛڈ پیرنٹن سۭتۍ تِمن چھِ تِم چھِ اَسہِ دلیل آسان ونان بارس منٛز أسۍ چھِ سہُ بوٗزِتھ واریاہ خۄش گژھان أسۍ چھِ دپان أسۍ گژھو بار بار توٗرۍ بیٚیہِ ہسا چھِ أسۍ پننؠن یار دوسن سۭتۍ پِکنِک گَژھان وکیشنہِ منٛز أسۍ چھِ گژھان جنٛگل چھِ أسۍ گژھان أسۍ چھِ بناوان تتہِ پاپَڑ لَنٛچ چھِ أسۍ کَرَان تتہِ فروٗٹ چھِ أسۍ کھؠوان تَتہِ فٕلَوٲرٕس یا فاریسٹَن منٛز واریاہ مَزٕ چھُ آسان اَسہِ چھِ وٕچھان تتہِ واریاہ واریاہ جاناوَار بیٚیہِ چھِ لَگَان اَسہِ پانہٕ ؤنۍ مزٕ ییٚلہِ اَسہِ پارٹی کَرَان چھِ چوَان چھِ چاے واے